ہیٚلو السلامُ علیکُم اہَن حظ سَر تُہۍ چھُو ٹھیٖک اہَن حظ ٹھیٖک شُکُر رۅبَس کُن تُہۍ چھُوا ٹھیٖک سٲری یِمَو بَچو دِژیٛاے نا یہِ یوٗنِٹ ٹیٚسٹہٕ یِمَن کیٛاہ روزیٛاو اَتھ رِزلٹہٕ أسۍ چھِ شُپین پیٚٹھ اہَن حظ اہَن حظ آ أکِس چھُ ناو سانیا رول نمبر چھُس سیوَن بیٚیِس چھُ ناو عاقِف رول نمبر چھُس نایِن دِیِو دِیِو تُہۍ

اہَن حظ آ کَتھ سَبجَکٹٕس منٛز

کیٚنٛہہ وۅتھان چھُس اتہِ وۅتھان چھُسا یہِ سَبجکٹہٕ اہَن حظ

ٹھیٖک بیٛاکھ چھِ سانیا

اہَن حظ ٹھیٖک نہَ حظ گَرِے چھِ پرَن ٹھیٖک یِم ٹیٛوٗشَنٕچ ما چھَکھ ضروٗرَت اہَن حظ ٹھیٖک حظ اہَن حظ ٹھیٖک سکوٗل چھِ کَنٹِنیو یِم گژھان گَرِ تہِ چھِ پران پےَ چھا کیٛاہ دٔلیٖل چھَکھ اہَن حظ ٹھیٖک چھُ اَدٕ حظ تُلِو بِہِو رۅبَس حوال